ہیٚلو اَسَلامُ علیکُم وَعلیکُم اَسَلام شُکُر الحمدُاللہ تُہۍ چھُو ٹھیٖک شُکُر الحمدُ اللہ کٔم حظ چھِو جِناب اَہَن حظ زیُن حظ تۅہہِ کیٛاہ حظ چھُو کَرُن تُہۍ ؤنِو تَمی حِساب تہٕ بہٕ وَنہو پتہٕ تۅہہِ اَچھا اَچھا ٹھیٖک تۅہہِ کَتھ خٲطرٕ چھُ کٕنُن چھا کِنہٕ پانسٕے خٲطرٕ چھُ اَچھا اَچھا ٹھیٖک کُس زیُن چھُ ضروٗرت ییٚتہِ وارِیاہ قٕسمہٕ چھِناہ زیِنۍ تۅہہِ کُس چھُ ضروٗرت کَمہِ ڈوٗنِیو ہا کِکرو ہا اَتھ چھِناہ قٕسم یِمن یِمن ہُنٛد چھُ یِمن حظ ژوٗنٛٹھۍ یِم چھِناہ کُلۍ وُلۍ مٮ۪وٕ کُلٮ۪ن ہُنٛد زیُن تہِ چھُ کِکروٗ کِکروٗ اَچھا اَچھا کوٗتاہ گَژھِ اَچھا ٹھیٖک کۅںٛٹل حظ چھُ گَژھان ترٕٛہ ژَتجی ساس رۄپیہِ کۅنٛٹل تۅہہِ حظ کَرو پتہٕ کَم کیٚنٛہہ چھُنہٕ پَرواے تَتہِ حظ چھِ زیادٕ گَژھان ییٚتہِ حظ چھِ گَژھان پنٛژاہ شیٹھ ساس رۄپیہِ کٔرِو حظ تُہۍ باقِین نِش تہِ کنفٲرٕم پنٛژاہ شیٹھ ساس رۄپیہِ چھِ گَژھان حظ کۅنٛٹل تُہۍ ہَے ووٚنوٕ مےٚ ترٕٛہے ژتجی

کِہیٖنٛۍ سُہ کۭتِس چھُو تۅہہِ دِوان جِناب اَے کیٚاہ حط چھُو وَنان اَے کیٛاہ حظ چھُو وَنان اَدٕ حظ کیٚنٛہہ پٕنٛژٕہ نہَ حظ یِیہِ نہٕ کیٚنٛہہ پٕنٛژٕہ پٕنٛژٕہ نہَ حظ چھیی مارکٮ۪ٹس منٛز ریٹ ترٕٛہہِ ساسہِ پٮ۪ٹھ حظ چھِ سِٹاٹ گَژھان

یی چھَسو نا بہٕ تۅہہِ وَنان کِکر کۅںٛٹل کٔژ چھُو حظ تُہۍ تٔمِس ہٮ۪وان ہے کیٛاہ حظ چھُ تُہۍ وَنان ہے کِکر حظ چھِ گَژھان ژتجی ساس رۄپیہِ کۅنٛٹل نہَ حظ نہَ دوٚپمو نا اگر نہٕ وۅنۍ یہِ تُہُنٛد یہِ تہِ کِہیٖنٛۍ میٛون تہِ ژتجی نہٕ کیٚنٛہہ اَرترٕٛہ ساس رۄپیہِ دِمہو بہٕ نہَ حظ سُہ حظ چھُ وارِیاہ کَم گَژھان تُہۍ ما ٲسِو ہٮ۪وان سُہ آسہِ آسان ددریٚومُت ودریٚومُت تُہۍ وُچھو تُہۍ دِیو گۄڈٕ تُہۍ دِیو زِنِس وِنِس گۄڈٕ نظر تَتہِ یِتھ تہِ دِیو تُہۍ نظر تُہۍ وُچھِو زیُن کیٛاہ چھُ وازٕوان آسہِ مۅکلیٛومُت رٔنِتھ زیُن آسہِ وُنہِ دزٲنی تیٚلہِ دِژیوو سُہ حظ چھُ نہَ نہَ نہَ حظ اَرترٕٛہ نہٕ اگر ہُہ زیُن گَژھِ کِکروٗ یہِ حظ یہِ اَتھ کیٛاہ وِرِو وِِرِ زیُن گَژھِ سُہ دِمے بہٕ ژےٚ اَٹھووُہے ساس رۄپیہِ نہَ حظ سُہ حظ چھُ نہَ حظ نہَ سُہ حظ گَژھِ وۅنۍ مےٚ مےٚ چھُ مےٚ چھُ تُہۍ وُچھِو مےٚ چھُناہ حظ یِم موٚزوٗر تِمن کیٛاہ دِمہٕ بہٕ تُہۍ ؤنِو حظ پانے ییٚمِس بہٕ زیُن ہٮ۪وان چھِ تٔمِس کیٛاہ دِمہٕ بہٕ تہٕ موٚزوٗرن کیٛاہ دِمہٕ بہٕ یہِ مےٚ پتہٕ لوڈ کَران ژٹان وَٹان سُہ تِمن کیٛاہ دِمہٕ بہٕ تہٕ اَتھ حظ چھُ نَۄقصان اَدٕ ہُہ نہَ حظ اگر حظ تُہۍ ہُہ ژوٗنٛٹھۍ ووٗنٛٹھۍ زِنۍ ہیٚیِو تہٕ سُہ دِمہو بہٕ دوٚپمو سُہ دِمہو بہٕ شَتوُہ تہٕ اَٹھووُہ ساس رۄپیہِ حظ کۅںٛٹل تَوے چھَسو نا دوٚپمو نا وازٕوان آسہِ وازٕوانن وازن حظ آسہِ وازٕوان مۅکلومُت رٔنِتھ تہٕ زیُن آسہِ وُنہِ نٮ۪صف تٔتی تَوے چھسَو نا بہٕ وَنان اَتھ چھِ ریٹ تیٚلہِ تِژھ ہِش زِینٕچ ہِش